اسلام عليكم ورحمة الله وبركاته تُہۍ چھِو حظ ڈیلیوری باے اسہِ حظ کریاو اتہِ آرڈر اسہِ حظ کریاو آرڈر واریاہ کھٮ۪ن چٮ۪ن اسہِ حظ اوس گرِ فنٛکشن اسہِ دوٚپ أسۍ کرو آرڈر تہٕ اسہِ واتہِ جلدی گرٕ اسہِ حظ کریاو کۄکُر کریاو ماز کریاو چکن کانتی کریاو سٹیٖم موموز کریایہِ فرایڈ موموز کریایہِ رِستہٕ کریایہِ کباب کریایہِ اسہِ حظ ووت واریاہ ٹایم ییٚتٮ۪س پراران مگر تُہۍ چھِو نہٕ کُنی نٔنۍ تُہۍ ہکۍوَ حظ ؤنِتھ تُہۍ کتہِ چھِو تہٕ کور وٲتۍوٕ أسۍ گوٚو واریاہ کال ییٚتٮ۪س بِہِتھ تُہۍ حظ چھِو نہٕ کُنی نٔنۍ تُہۍ ؤنۍوا حظ تۄہہِ اگر پاے چھو سٲنۍ لوکیشن تیٚلہِ ونہو تۄہہِ بہٕ کرہو بیٚیہِ سینڈ أس حظ گوٚو واریاہ ٹایم ییٚتٮ۪س پراران تُہۍ کٔرِو جلدی تہٕ وٲتِو اسہِ نِش اگر تُہۍ اگر تۄہہِ پاسبل چھُو نہٕ یور واتان ؤنکیٚن تیٚلہِ ہٮ۪کو أسی برٛونٛٹھ پہم یِتھ تہٕ پنُن آرڈر کوٚرمُت سِیُن گرٕ واتنٲوِتھ اگر حظ نہٕ تۄہہِ کانٛہہ اعتراض چھُو أسۍ یِمو اوٗرۍ تہٕ أسۍ انو پانٕے نتہٕ ؤنِو حظ تُہۍ کوٚت وٲتِوٕ تہٕ کر وٲتِو یور اسہِ حظ چھُ گرٕ فنٛکشن تہٕ اسہِ حظ چھِ تتہِ واریاہ مہمان اسہِ چھُ جلدی گرٕ واتُن اسلیے کٔرِو حظ جلدی مہربٲنی تہٕ مہربٲنی کٔرِتھ وٲتِو جلدی سٲنِس لوکیشنس پٮ۪ٹھ تہٕ اسہِ دِیِو پنُن یہِ آرڈر کوٚرمُت پروڈیٚکٹ شُکریا حظ شُکریا